یُس مےٚ باسان چھِ رایٹِنٛگ منٛز ساروی کھۄتہٕ چیَلینجِنٛگ فیٚکٹر سُہ چھُ مےٚ باسان کُنہِ چیٖزَس کِرٹِیٖک کَرن مطلب کُنہِ چیٖزَس کُنہِ یِم کُنہِ ٹاپِکُک کِرٹِسزم لیٚکھُن تِکیازِ تَتھ منٛز سُہ چھُ مےٚ باسان سُہ چلینجِنٛگ اَکھ بہٕ چھَس نہٕ ہیٚکان سُہ کٔرِتھ کِہیٖنۍ تَتَتھ چھِنہٕ مےٚ نہَ چھِ مےٚ تَتَتھ پویِنٛٹٕز یِوان نہ چھِ مےٚ یِوان تَتتھ اَندازٕ زِ بہٕ کِتھ پٲٹھۍ کَرٕ کٲنٛسہِ ہِنٛدِس یَتھ کِرٛٹِیٖک سُہ چھُ مےٚ باسان میٛانہِ را مطلب میٛانہِ رایٹِنٛگ منٛز چھُ م باسان سُہ اَکوے سُہ چیٖز یُس مےٚ باسان چھِ چیَلینجِنٛگ تِکیٛازِ بہٕ چھَس کَران واریاہ کوٗشِش زِ بہٕ کَرٕ مےٚ گَژھِے یہِ دوٗر گَژھُن یہِ بہٕ گژھٕہا ہیٚکٕنۍ کُنہِ یَتھ رایٹِنٛگ پٮ۪ٹھ کِرٹِک کٔرِتھ چیلینج کٔرِتھ وُۄنہِ چھُ نہٕ مےٚ سُہ پوٗرٕ گژھان کینٛہہ لیکِن بہٕ کَرٕ تمہِ خٲطرٕ کوٗشِش